بہٕ چھَس گژھان خوش واریاہو چیٖزو سۭتۍ گۄڈٕنٮ۪تھٕے کٲنٛسہِ سۭتۍ اَصٕل پٲٹھۍ دِلہٕ سان کَتھ کَرنہٕ سۭتۍ چھِ مےٚ خوشی مِلان کٲنٛسہِ ہِنٛز ضروٗرَت پوٗرٕ کَرٕنۍ چھےٚ مےٚ واریاہ خوشی مِلان اگر بہٕ تَتھ لایق خۄداے دی تہٕ سۄ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان کٲنٛسہِ سۭتۍ تہٕ دِل کھوٗلِتھ کَتھ کَرٕنۍ سۄ تہِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان یا اَگر زَن کٲنٛسہِ مَدَتھ کَرو سۄ تہِ چھےٚ واریاہ زیادٕ خوشی مِلان کٲنٛسہِ ہُنٛد دِل دُکھاوُن نہٕ کیٚنٛہہ سُہ تہِ چھِ اَکھ خوشی آسان مےٚ چھُ ٹرٛاوٕل کَرُن واریاہ پَسنٛد اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ تَمہِ سۭتۍ چھِ مےٚ واریاہ زیادٕ خوشی مِلان سُہ تہِ چھُ اَکھ وَجہ یُس مےٚ خوشی چھےٚ مِلان تَمہِ علاوٕ چھِ بیٚیہِ تہِ باقٕے سٲری وَجہ ییٚمہِ سۭتۍ بہٕ واریاہ خوش چھَس گژھان تِم وَجہ وَنو بہٕ تۄہہِ سٲری تِم کیٛاہ کیٛاہ چھِ اَگر کُنہِ جاے گژھٕ دۄن ترٛٮ۪ن دۄہَن تَتہِ تہِ کَرٕ اَصٕل پٲٹھۍ ہُہ یہِ مطلب تَمہِ سۭتۍ تہِ چھےٚ مےٚ واریاہ خوشی مِلان گامَس گژھنہٕ گامَس منٛز گژھُن تَتہِ باغ وٕچھِنۍ تَتہِ کُلۍ وٕچھِنۍ تِم تَمہِ ذٔریعہِ تہِ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان حالانٛکہِ بَنٛڈٕپوٗرِس منٛز تہِ چھِ اَسہِ واریاہ زیادٕ باغ زِراعت زٔمیٖن لیکِن باقِیَن گامَن چھِ زیادٕ اَمہِ کھۄتہٕ آسان تہٕ تَمہِ سۭتۍ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ ٹایِم بِتاوُن دوستَن سۭتۍ مطلب اَکھ سٕٹرٛانٛگ سوشَل کَنٮ۪کشَن بَناوُن تَمہِ سۭتۍ چھےٚ مےٚ واریاہ زیادٕ خوشی مِلان بیٚیہِ اگر اَکھ پاٹنَر آسہِ واریاہ سَپوٹِو سُہ چھےٚ زندگی ہِنٛز ساروی کھۄتہٕ زیادٕ بٔڑ خوشی تہٕ اگر بہٕ دۄہَے اٮ۪گزَسایِز کَرٕ دَہَن مِنٹَن تَمہِ سۭتۍ چھےٚ مےٚ خوشی مِلان اگر بہٕ زیادٕ اَصٕل پٲٹھۍ چھَس شۄنٛگان تَمہِ سۭتۍ تہِ چھَم خوشی مِلان اگر مےٚ گَرِ پیٚٹھی کانٛہہ کٲم آسہِ کَرٕنۍ تَمہِ سۭتۍ تہِ چھےٚ مےٚ خوشی مِلان نَہ کہِ آفِس گژھُن آسہِ تَمہِ سۭتۍ چھےٚ مےٚ خوشی مِلان بیٚیہِ یِہوٚے اورٕ یورٕ بیٚیہِ أکِس بیٚکہِ سٕنٛز مَدتھ کَرنہٕ سۭتۍ تہِ چھےٚ مےٚ خوشی مِلان بیٚیہِ اگر اٮ۪وایِڈ کَرو أسۍ سِٹرٛٮ۪س ٹٮ۪نشَن تَمہِ سۭتۍ تہِ چھےٚ اَکھ اَلگ اَکھ خوشی مِلان اَگر أسۍ پازِٹِو روزو ہمیشہ سۄ تہِ چھِ اَکھ خوشی یا اِرد گرد تھاووکھ أسۍ اَصٕل اَصٕل لُکھ سۄ تہِ چھِ اَکھ خوشی تَمہِ سۭتۍ تہِ چھےٚ خوشی مِلان مےٚ تہٕ اگر نہٕ اگر وَنو خوشی کَمہِ سۭتۍ چھَنہٕ مِلان کِہیٖنۍ خوشی چھَنہٕ آسان مٔٹیٖریَل چیٖزَن سۭتۍ کیٚنٛہہ کھٮ۪نہٕ چٮ۪نہٕ سۭتۍ خوشی چھِ اَکھ اَلگ اَکھ یہِ آسان یِم تُہٕنٛدۍ پَنٕنۍ لُکھ یِم یِم تُہٕنٛدِ خٲطرٕ واریاہ اِمپاٹَنٛٹ چھِ تِم تۄہہِ برٛونٛٹھ کَنۍ آسٕنۍ سۄ تہِ چھِ اَکھ خوشی سۄ تہِ چھِ اَکھ خوشی زِندگی منٛز چھِ دُکھ تہِ یِوان پریشٲنی تہِ یِوان مگر اِنسان گژھِ ہمیشہ روزُن خوش مِزاز بیٚیہِ اگر أسۍ لۄکٹٮ۪ن لۄکٹٮ۪ن چیٖزَن منٛز چھِ مےٚ خوشی مِلان واریاہ زیادٕ اَگر لۄکٹٮ۪ن لۄکٹٮ۪ن چیٖزَن منٛز چھِ بَجہٕ بَجہٕ خوشی بہٕ ژھانٛڈان بیٚیہِ گٔے پازِٹِو روزَن سۭتۍ تَمہِ سۭتۍ تہِ چھِ خوشی ہٕن بَڑان یوٗتاہ أسۍ نیٚگیٹِو سونٛچو خوشی چھےٚ گژھان کَم کَم تہٕ تِم تہِ چھِ اَکھ وَجہ اگر وَجہ وٕچھو تیٚلہِ چھِ واریاہ سٲریِچ وَجہ

یِم چیٖز چھِ یِمو زَن اِنسان چھُ خوش گژھان واریاہ زیادٕ تہٕ بیٚیہِ تہِ چھِ باقٕے واریاہ چیٖز چھِ یِمو سۭتۍ اِنسان خوش گژھان

یِم چھِ کیٚنٛہہ چیٖز یِمو سۭتۍ اِنسان چھُ خوش گژھان تہٕ میٛانہِ خوشی یۄس چھےٚ چھِ یِموٕے چیٖزو سۭتۍ چھِ مِلان دَہ چیٖز چھِ یِتھۍ یِم بہٕ دۄہَے یَژھان چھَس کَرٕنۍ ییٚمہِ سۭتۍ مےٚ خوشی چھےٚ مِلان ترٛیش چیٚنۍ ہایڈرٛیٹٕڈ روزُن بیٚیہِ یِم پَنٕنۍ قریٖب آسَن تِمَن وَنُن کہِ أسۍ کوٗتاہ محبت چھِ تِمَن کَران دۄہَے کیٚنٛہہ نوٚو نوٚو ہیٚچھُن لۄکٹُے پیوٗنٛتٕے یہِ چھُنہٕ ضٔروٗری کہِ بوٚڈ چیٖز چھُ کیٚنٛہہ ہیٚچھُن لۄکٹُے پیوٗنٛتٕے کیٚنٛہہ اَسُن جوکٕس کرٛیک کَرٕنۍ تھوڑا بہت اَسُن تہِ کبھی کیٚنٛہہ نَتہٕ کیٚنٛہہ رَنُن وَنُن تہِ تَمہِ سۭتۍ تہِ چھَم تھوڑا خوشی مِلان نٮ۪ٹَس پٮ۪ٹھ تہِ اٮ۪کٹِو روزُن کُنہِ ٹایمَس بیٚیہِ بیٛارِ سۭتۍ تہِ گِنٛدُن پٮ۪ٹ تہِ رَچھُن تہٕ یِم چیٖز چھِ مےٚ واریاہ خوشی دِوان